یُس ہسا کَشمیٖری لینٛگویج چھ یہِ ہَسا چھِ صرف کَشمیٖرَس منٛز بیٚیہِ نسا چھنہٕ کُنہِ جایہِ اِستعمال گَژھان تہٕ ییٚمہِ کِنۍ کینہہ فاریس فارٮ۪ن ٹیوٗرسٹہٕ یِوان چھ کَشمیٖرس منٛز یِم چھِ تمہِ کِنۍ ہَسا چھ گَژھان واریاہ کَشمیٖر کِس مطلب پرابلِم تٔمِس سۭتۍ کَتھ کَرٕنۍ بیٚیہِ ہَسا چھِ گَژھان واریاہ پرابلِم فیس بُکَس منٛز یا یوٗٹیوٗبس پیٹھ یا گوٗگلَس پیٹھ سٔرٕچ کَرنہٕ خٲطرٕ کہِ أسۍ ہَسا چھِ کَران تَتہِ کوشُر تہٕ تَتہِ چھُنہٕ تِمَن سَمٕجھ یوٲنی ہوٗ یہِ کیاہ وَنان چھُ تہٕ ییٚمہِ کِنۍ اسہِ یہِ اے آی فار بھارت چھُ یُس ہَسا کَشمیٖری لینگویج فیٖڈ ہیٚوان گوٗگلَس منٛز کَرُن ییٚمہِ سۭتۍ ہَسا چھِ واریاہ خۄش تہِ یہِ لینٛگویج تہِ ہَسا گَژھِ أسۍ فیٖڈ پَتہٕ ہَسا گَژھِ اسہِ تہِ آرڈر کٔرِتھ یا سٔرٕچ کٔرِتھ کٲشر وایسس منٛز مےٚ ہَسا چھُ باسان یہِ اے آی فور بھارت ہَسا کَرِ واریاہ برٛونہہ کُن اصل کٲم تہٕ ییٚمہِ کِنۍ ہَسا چھُ یہِ ییٚمہِ تَل یہِ کَشمیٖرٕچ لینٛگریج چھِ یہِ ہیکَان پرٛیتھ کُنہِ سٹیٹٕچ لینٛگویج چھِ یہِ اٮ۪ڈ کَران تہٕ ییٚمہِ سۭتۍ ہَسا گَژھِ پرٛیتھ کٲنٛسہِ آسٕنۍ مےٚ ہَسا چھِ پَتہ وۄنۍ ہَسا گَژھِ کَشمیٖرس منٛز ڈیولاپمینٹ تمہِ سۭتۍ